ییٚلہِ ہسا اَسہِ ٹرٛٮ۪ک چھِ آسان گژھُن أسۍ ہسا چھِ کیٚنہہ فریٚنڈٕس مطلب اَسہِ چھِ آسان گرُپ اَکھ أسۍ چھِ تٔتھۍ منٛز یعنی کہ تٔتھۍ منٛز مَسیج کران تہٕ أسۍ چھِ فریٚنڈٕس گژھان تیار تہٕ نٮ۪ران چھِ أسۍ ٹرٛٮ۪ک خٲطرٕ اَگر ہسا أسۍ وٕچھو ؤنِس تام چھِ اَسہِ کوٚرمُت گاندَربَلس منٛز چھِ اَسہِ مین زٕ ٹرٛٮ۪ک کٔرۍمٕتۍ یَتھ منٛز اَسہِ کوٚرمُت چھُ ناراناگ گَنگ بَل ٹرٛٮ۪ک تہٕ بیٚیہِ چھِ اَسہِ کوٚرمُت ناراناگ مہلِش ٹرٛٮ۪ک یِم زٕ ٹرٛٮ۪ک چھِ اَسہِ کٔرۍمٕتۍ یَتھ منٛز أسۍ پَنٕنۍ گرو دوس چھِ زٕ ژور دوس چھِ تِمو چھِ یہِ کوٚرمُت وٕنۍ یُس اَسہِ مطلب وٕنۍ یُس اَسہِ بیاکھ چھِ اَسہِ نٮ۪کٕسٹ پٕلان چھِ یعنی کہ یَتھ منٛز چھِ اَسہِ کیٚنہہ زٕ ژور ٹرٛٮ۪ک روٗٹ ژھٲنٛڈۍمٕتۍ یعنی کہ یِمَن منٛز اَسہِ وۄنۍ نٮ۪کٕسٹ چھُ اَسہِ گژھُن مطلب بیٚکہِ ساتہٕ چھِ اَسہِ یِمَے ٹرٛٮ۪ک کَرٕنۍ اَتھ منٛز چھِ اَسہِ گۄڈٕنِکُے چھِ اَسہِ کَرُن تارسَر مارسَر ٹرٛٮ۪ک یہِ چھِ اَسہِ تھوٚمُت بیٚکہِ لَٹہِ چھِ اَسہِ یہِ گۄڈٕنٮ۪تھٕے یِہوٚے کَرُن بیٚیہِ چھِ اَسہِ تھوٚمُت بیٛاکھ کَشمیٖر اَلپایِن لٮ۪کٕس ٹرٛک ٹرٛٮ۪ک یہِ تہِ چھِ اَسہِ کَرُن یہِ ہیُو ٹرٛٮ۪ک تہٕ بیٚیہِ چھِ اَسہِ کولاہاے گٕلیشَر ٹرٛٮ۪ک تہِ کَرُن تہٕ بیٚیہِ یُس اَسہِ ژوٗرِم ٹرٛٮ۪ک چھِ تَتھ چھِ أسۍ کشمیٖر گرٛیٹ لیٚکٕس ٹرٛٮ۪ک یِم ژور ٹرٛٮ۪ک چھِ اَسہِ وٕنۍ تھٲیمٕتۍ مَدِ نظر یِم چھِ اَسہِ اَمہِ پَتہٕ کَرٕنۍ یِمو مطلب مطلب اَمہِ پَتہٕ چھِ اَسہِ یِمَے یِم ژورَے ٹرٛٮ۪ک چھِ اَسہِ وۄںۍ تھٲیمٕتۍ ٹارگیٹ کَرٕنۍ تہٕ ییٚمہِ ساتہٕ أسۍ مطلب ٹرٛٮ۪ک چھِ أسۍ موس چھِ أسۍ تھاوان یِہوٚے مَدِ نظر ٹرٛٮ۪ک گژھِ آسُن مطلب یہِ گژھِ آسُن تھوڑا گژھِ یہِ آسُن مطلب سانہِ خٲطرٕ چَلینجِنٛگ مطلب یہِ گوٚژھ نہٕ آسُن آسان گوٚژھ نہٕ یہِ آسُن کِہیٖنۍ اَسہِ گوٚژھ تھوڑا کیٚنہہ اَتھ منٛز یُن وٕچھنہٕ پہاڑ گٔژھۍ آسٕنۍ روڈ گژھِ آسُن تھوڑا ڈھلان طرفہٕ یہِ گژھِ آسُن تھوڑا ایٖزی گوٚژھ نہٕ آسُن آسان ٹرٛٮ۪ک گوٚژھ نہٕ اَسہِ آسُن کِہیٖنۍ أسۍ چھِ ہمیشہِ یِمَے چیٖز وٕچھان سانہِ خٲطرٕ گوٚژھ آسُن مطلب مُشکِلات گوٚژھ آسُن مطلب أسۍ گٔژھۍ تھوڑا باسُن نہ کیٚنہہ چھِ سانہِ خٲطرٕ چھُ یہِ مطلب چَلینجِنٛگ گژھِ اَسہِ آسُن تِمَے تِمَے ٹرٛٮ۪ک چھِ اَسہِ ہمیشہ تھاوان مَدِ نظر یِمَے ٹرٛٮ۪ک چھِ أسۍ کران تہٕ یُس تہِ رو یعنی کہ ٹرٛٮ۪ک روڈ اَگر آسان اوس سَڑک ٲسۍ آسان تور گژھنہٕ خٲطرٕ سُہ چھِنہٕ أسۍ پریٚفَر کران کِہیٖنۍ أسۍ چھِ کران مطلب ہمیشہ پریٚفَر یعنی کہ یہِ گوٚژھ آسُن تھوڑا گژھِ آسُن چَلینجِنٛگ بیٚیہِ گژھِ آسُن وِو گژھِ آسُن زبردَس اَتھ تہٕ بیٚیہِ اَگر یعنی کہ نظارٕ یعنی کہ یہِ نظارٕ گژھن آسٕنۍ زبردَس کُلۍ وُلۍ پہاڑ وہاڑ تہٕ بیٚیہِ گژھِ آسٕنۍ یِمَے گژھن آسٕنۍ تَپٲرۍ یِمَے دریاو وریاو یا نہرٕ وہرٕ یا جھیٖل ویٖل یِم چیٖز گژھن آسٕنۍ تِم تِم ٹریکہٕ چھِ أسۍ پریٚفَر کران تہٕ یِمَے چھِ أسۍ مانتہٕ یِم چیٖز چھِ أسۍ تھاوان مَدِ نظر تہٕ یِمَے گٔژھِتھ چھِ أسۍ کران اَکھ یعنی کہ ٹرٛٮ۪ک روٗٹ یعنی کہ سِلٮ۪کٹ کران